السلام علیکُم سَر ٹھیٖک چھُو حظ سَر اَسہِ اَسہِ اوس نہ حظ ایٚکچُؤلی یَتھ کوٚرمُت یہِ تُہنٛدِ کَمپٔنی منٛز جاب خٲطرٕ ایٚپلاے تۄہہِ حظ اوسوٕ یہِ ایٚڈ دیُتمُت تمہِ دۄہ یَتھ پیپرَس اوس یہِ ایٚڈ دِتھ نا پَتہٕ کَرے مےٚ یہِ ایٚپلاے تہٕ تۄہہِ اَز حظ اوس یہِ اِنٹروِو خٲطرٕ تۄہہِ کوٚرمُت یہِ ڈیٹ تۄہہِ اوسوٕ میسیج میل ویل کٔرمٕژ نا اِنٹروِو خٲطرٕ تہٕ بہٕ حظ چھَس یِہوے جاب کینٛڈِڈیٹ آ اَہن حظ اۭں اۭں یَتھ تۄہہِ چھ نا حظ یہِ جابٕچ رِکوٚیرمیٚنٹ مےٚ چھِ ناو بہٕ حظ چھَس روٗحی تہٕ مےٚ حظ چھِ یہِ تُہٕنٛزِ کَمپٔنی ہٕنٛز یۄس تہِ رِکوٚیرمینٛٹ ٲس تَتھ چھَس بہٕ اَصٕل پٲٹھۍ فِٹ گژھان تۄہہِ اوسوٕ تھومُت گرٛیجویشَن مطلب یہِ مےٚ چھِ گرٛیجویشَن کٔرمٕژ یہِ کالجہِ بیٚیہِ چھُ مےٚ پوسٹ گرٛیجویشَن تہِ کٔرمٕژ تہٕ بیٚیہِ حظ چھُ مےٚ یہِ ڈِپلوما تہِ سافٹہٕ ویرَس منٛز تۄہہِ اوسوٕ یی تھومُت ٹایپِنٛگ وایپِنٛگ بیٚیہِ چھِ مےٚ ٹایپِنٛگ تہِ لگ بگ فِفٹی پٮ۪ٹھ فِفٹی فایِو تامَتھ روزان آ سُپیٖڈ چھُ مےٚ روزان ٹایپِنٛگ فِفٹی فِفٹی فایِو تہٕ یہِ ایٚکُہ ایٚکُریسی لگ بگ نایِنٹی ایٹ نایِنٹی نایِن ہَنڈرڈ پٔرسَنٛٹ ایٚکُریسی پاس ٹیکسٕے اہن حظ ؤرۍ یَس حظ ٲسٕس بہٕ أکِس اِنَسٹیوٗٹَس منٛز پَڑناوان تہٕ یِہے سافٹ وِیَر وافٹہٕ وِیَر خٲطرٕ یِمَے مطلب یِہُے اَمہِ کُے کٕلاس وٕلاس اوس مےٚ آسان تَتہِ دیُن کمیُک سَر اَہَن حظ اہن حظ اہن حظ سَر اۭں وٲڈ ایٚکسَل پاوَر پویِنٛٹ ٹیلی تِمَن ہٕنٛز حظ چھُ مےٚ اَصٕل مطلب لینٛگویج تہِ سی پٕلَس پٕلَس جاوا تہٕ تِمَن حظ تہِ چھُ مےٚ ٹھیٖک ٹھاک مطلب اِنفارمیشَن تہٕ سَر ایٚکٕسپیٖریَنٕس تہِ چھُ مےٚ ٹھیٖک تُہۍ ہیٚکِو میون مطلب رِپوٹ تہِ پرٛاگرٮ۪س رِپوٹ تہِ وٕچھِتھ ڈاکمیٚنٹ تہِ ہیٚکِو تُہۍ مطلب ویرِفاے کٔرِتھ تہٕنٛز ویرِفِکیشَن تہِ ہیٚکِو تُہۍ اَصٕل

میے ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ سَر ٹھیٖک حظ چھُ ییٚتھۍ نمبرَس پٮ۪ٹھ چھا حظ مےٚ کَرُن کِنہٕ یُس آفسُک نمبر چھُو تۄہہِ سُہ ہاکھ اَکھ ٹھیٖک حظ چھُ یَتھ پٮ۪ٹھ مےٚ آلریڈی ٲسۍ کٔرمٕژ سَبمِٹ ایٚپلِکیشَن ٹھیٖک حظ چھُ بہٕ کَرٕ تٔتھۍ پٮ۪ٹھ اَدٕ حظ سَر اَدٕ حظ السلامُ علیکُم